یِتھُے گۄڈنؠتھ ہُم بَٹَن دار فون ٲسۍ تِمو سۭتۍ ٲسۍ أسۍ کَتھ ضٔروٗری کَران پنٛنؠن رِشتہٕ دارَن پنٛنؠن دوستَن سۭتۍ أسۍ کَتھ کَران چاہے پہرَس کَرہو گٲنٛٹَس کَرہو اگر أسۍ زیادٕ کَتھ تمہِ وقتہٕ کَرَان ٲسۍ تَتھ ٲسۍ تِیٖتیاہ پونٛسہٕ ژھیٚنَان بیٚیہِ ٲس نہٕ بیٚیہِ ٲسۍ کَتھٕے یٕژ ہؠکان کٔرِتھ زیادٕ کھۄتہٕ زیادٕ کَڑہو دۄن مِنٹَن کَتھ کیازکہِ تمہِ وِزِ ٲسۍ تَتھ واریاہ پونٛسہٕ ژھیٚنان تَتھ ٲسۍ پیٚوان واریاہ پونٛسہٕ ترٛاوٕنۍ مگر آز یُتھ وَن زَن یِم سٕماٹ فون یَتھ وَنان چھِ أسۍ یَتھ وَٹسایپ چھِ چَلان یَتھ نِیٚٹ تہِ چھِ چَلان اَتھ منٛز چھِ أسۍ کَران کٲم اَکھ تہِ آزُک یوٗتاہ أسۍ رِچارٕج چھِ ترٛاوان اگر أسۍ رؠتَس پؠٹھ چھِ اَکھ ہَتھ کُنتٲجی رۄپیہِ اِیَرٹیل نمبرَس چھِ أسۍ ترٛاوان آز زٕ ہَتھ تہٕ کُنوُہ رۄپیہِ رِچارٕج رؠتَس پؠٹھ تَتھ چھِ یِوان ڈۄڈ جی بی پرٛا دۄہ چھِ تَتھ یِوان نِیَٹ ڈۄڈ جی بی أسۍ چھِ تمہِ سۭتۍ اَکھ چھِ أسۍ پَننؠن رِشتہٕ دارَن فون کَران بیٚیہِ چھِ أسۍ ویٖڈیو کال تہِ کَران اگر أسۍ خَبر کوٗتاہ دوٗر تہِ آسہِ رِشتہٕ دار تٔمِس چھِ أسۍ ہیٚکان پرٛٮ۪تھ دۄہ کُن تٔمِس کُن وٕچھِتھ امہِ باوٚوجوٗد اَسہِ چھُنہٕ پَتہٕ باسان کِہیٖنۍ تہِ یہِ چھا دوٗر اَسہِ نِش کِنہٕ نَہ مِثال اگر برونٛہہ کالہٕ اوس خۄدا نہ خاستہ کٲنٛسہِ کٲنٛسہِ ڈِیَتھ گَژھان کانٛہہ اوس مَران سُہ اوس نہٕ ہیٚکان تٔمِس نَفرَس بُتھ تانۍ وٕچھِتھ کِہیٖنۍ نہٕ مگر أزیُک وَقتَس کُن یِم فون آے موبایِل فون بارسَس سُماٹ فون آے بارسس أسۍ چھِ ہیٚکان ویٖڈیو کالہِ پؠٹھ اکھ أکِس سۭتۍ مُلاقات تہِ کٔرِتھ زَنہٕ تہِ پَنُن بٲژ چھِ پوٗرٕ دُنیاَہٕکۍ لُکھ چھِ اَکھ أکِس سۭتۍ وابَستہٕ اَمے فونہٕ سۭتۍ کیٛازِکہِ تِم چھِ ہؠکان وٕچھِتھ اَکھ أکِس کُن چھِ ہیٚکان وٕچھِتھ پرٛٮ۪تھ دۄہ اگر گاہہِ بے گاہے کَرو أسۍ فون اَصٕل پٲٹھۍ کَرو فون ویٖڈیو کال کَرو شَکَل یَتھ یِوان چھِ تَتھ چھِ وَنان ویٖڈیو کال کَرٕنۍ أسۍ چھِ اَصٕل پٲٹھۍ تِم فون ہیٚکان کٔرِتھ بیٚیہِ چھُ آز یِوان زٕ ہَتھ تہٕ کُنوُہ رۄپیہِ چھِ أسۍ اِیَرٹیل سِمَس اَسہِ چھِ وٕنکؠن اِیَرٹیل سِمٕے چَلان تَتھ چھِ اَسہِ زٕ ہَتھ تہٕ کُنوُہ رۄپیہِ پیٚوان تراونہِ رؠتَس پؠٹھ تَتھ چھِ یِوان ڈۄڈ جی بی نِیَٹ چھِ تَتھ یِوان بیٚیہِ سُہ اَٹھووُہَن دۄہَن پؠٹھ روزان مَگر یہِ پَتہٕ چھِ باقٕے باقٕے درٛوگۍ درٛوگۍ تَتھ یِوان تَمہِ کھۄتہٕ مَگر گۄڈنِکِس وقتَس منٛز اگر أسۍ ڈۄڈ ہَتھ رۄپیہِ ترٛاوہو تَتھ ٲس نَیٚران تِژے کَتھٕ تَتھ ٲس نہٕ نیران زیادٕ کَتھ تَتھ ٲس نیران زٕ تہٕ دۄہ زٕے دۄہ تہِ ہؠکہٕ ہَن تَتھ منٛز کُنہِ وِزِ نیٖرِتھ